أسۍ حظ چھِ پوش رُوان پوشہٕ بیول وَوان گۄڈٕ پتہِ چھِ تٕمنٕے پوش وۄبداوان پتہٕ حظ چھِ تِمَے پارکن لاگان مطلب ہر کانٛہہ ہسہِ پارکہِ کانٛہہ وَنہِ یَتھ لٲگیو یَتھ پارکہِ چھِ تِمن تہِ دِوان تہٕ سَجاوان چھِ یہِ پارک أسۍ حظ چھِ تِم پوشہِ ہر کانٛہہ زاتھ پرٛٮ۪تھ کانٛہہ زاتھ پوش تَتھ منٛز چھِ سروٕلۍ کُلۍ تہِ آسان تَتھ منٛز چھِ چھٔترِ کُلۍ تہِ آسان تَتھ منٛز چھِ وارِیاہ پوش زٲژ آسان رنگ بَہ رٔنٛگی پوش تِم چھِ أسۍ یُس یہِ پسند کَرِ یَتھ لٲگِو یہِ پوشہٕ زاتھ ہُتھ حظ لٲگِو یہِ یَتھ لٲگِو یہِ تہٕ یُس رنگ کَرِ پسند تس تہِ چھِ دِوان تہٕ چھِ تِم تہِ رُوان تہٕ أسۍ حظ چھِ تِم پوشہٕ زٲژ ہر کانٛہہ زاتھ وزٕلۍ پوش تہِ مٮ۪روٗم تہِ تِم لِدٕرۍ پوش تہِ تِمہٕ سَہ سَبٕز پوش تہِ حظ چھِ آسان تِم تہِ چھِ أسۍ وۄبداوان ہرکانٛہہ زاتھ تہٕ وَنہِ چھِ آز آمٕتۍ ہُم نقلی پوش مطلب یِمہٕ ربڈوٗ چھِ أڑۍ آنان مگر تِم چھِ آسان کُٹھیو مٔنٛزۍ مان ژٕ کانٛہہ تھاوان سجاوٹہٕ موٗجوٗب ہُم چھِ أسۍ پارکن رُوان ہُم پوش تِم چھِ پارکن أسۍ پارک سَجاوان اَنٛدو رُوان منٛزٕ باغ چھِ رُوان چھٔترٕ کُلۍ تِم تہِ چھِ آسان کٕنٕنۍ وَنہِ حظ چھِ آز شوق کَران مان تہٕ کٔشیٖرِ منٛز أسۍ نہٕ رُوان سنٛگتر کُلۍ کیٚنٛہہ آز حظ چھِ کٔشیٖرِ منٛز تہِ رُوان مگر تَتھ چھُ آسان کیٚنٛہہ لِفاپہٕ کَرُن حظ چھِ دَپان یہِ أسۍ چھِ بنڈٕپوٗرِس منٛز تہِ وۄنۍ وۄنۍ ہیوٚتمُت وۄبداوٕنۍ سنٛگتر کُل بیٚیہِ یِمہٕ پارکہٕ حظ چھِ آسنہٕ آسان بنڈپوٗرِس منٛز ٲس نہٕ آسان تِتھ کٔنۍ پارکہٕ کیٚنٛہہ باقین گامن آس آسان مگر وٕنہِ حظ چھِ أسۍ بنڈپوٗرِس منٛز تہِ یہِ پوشہِ زاتھ پھٔہلاوان مطلب کانٛہہ چھُ یِوان أسۍ چھِ پوش آسان سبدٲیہِ بَنٲمٕژ حظ اَتھ منٛز مطلب پوش گُتٕلۍ وۄبدٲمِتۍ کٲنٛسہِ أکۍ گاڈنرن گَرٕ وٲلۍ أکۍ چھِ آسان بَنومُت یِم مِثال پوشہِ زٲژ پتہٕ حظ چھِ أسۍ نِوان تِم گَژھان تہٕ چھِ کٕنان یِمن یِمہٕ یِم پارکہٕ چھِ بَناوان پتہٕ حظ چھِ أسۍ تِمن پارکہٕ تہِ مان أڑۍ چھِ وَنان اَسہِ یِیو پاکہٕ بَناونہِ تہٕ اَنٛدو رُوِو پوش چھِ أسۍ یِمن تَیار دِوان کٔرِتھ یہِ پوشہٕ مان ژٕ انٛدو رُوان گۄڈٕ کَران پارک پتہٕ پن پنٛنہِ ٹایمہٕ کو رنٛگ بہِ رٔنٛگی پوش چھِ لاگان أڑۍ أڑۍ چھِ لگان اَکُے رنگ أڑۍ چھِ دَپان نَہ اَسہِ گَژھن ژورِ رٔنگۍ پٲنٛژھِ رٔنگۍ آسٕنۍ تہٕ پتہٕ لٲگِو اَسہِ چھٔترِ کُلۍ تہِ أسۍ حظ چھِ تَمام یِمہٕ مان تہٕ گاڈنر چھِ اَسہِ پتہٕ آسان گاڈنر حظ چھِ آسان أسۍ چھِ تُلان یِمَے سوزان یِمن پارکہٕ بَناونہِ تہِ پتہٕ چھِ تِمَے تِمن سَجاوان تہٕ لاگان چھِکھ یِم پوش یُس یہِ وَنہِ چاہے مان ژٕ دَہ پارکہٕ آسنَکھ دۄہس مکلاون زٕ پارکہٕ یا اَکھ پارک گاڈنر ترٛےٚ چھِ آسان ژور چھِ آسان کیٛازِ تِم چھِ جلدی موٗجوٗب گَژھان زٕٲز ژور ژور تہٕ بَناوان چھِ یِمن سۄنٛتہِ کالہِ چھِ بَناوان یِمن یِم پارک لاگان درٛمُن وَ أڑۍ چھِ دَپان درٛمُن تہِ لٲگِو اَسہِ پتہٕ چھِکھ انٛدو لاگان پوش رنگ بہِ رنگی پتہٕ حظ چھِ تَتھ پٮ۪وان وارِیاہ محنت کَرٕنۍ آب لگاوُن میٚژ گَسہِ اَصٕل آسٕنۍ یُتھ یہِ جل جل پکہِ یہِ درمُن چھُ یِم اَتھ پَکان تہٕ یہِ چھُ سبزار دِوان أڑۍ حظ چھِ لَگان سُہ مخمل درٛمُن أڑۍ حظ چھِ لاگان ہُہ تھوڑا ؤسۍتھٕے درٛمُن بَنان چھِ یہِ پت پارک مگر اَتھ چھُ آسان آب دیُن یُھٕے یہِ درٛمُن چھُ لاگان اَتھ چھِ پٮ۪وان آب دُیُن دۄہَے یہِ گَژھِ سرٛیٚہس منٛز روزُن اَدٕ بَنہِ یہِ پارک گاسہٕ گژھٮ۪س نہٕ آسُن تیوٗتاہ کِہیٖنۍ تہِ بیٚیہِ حظ گَژھِ آسُن پتہٕ حظ چھِ یِم گاڈنر یِمن کَران کٲم مکلٲوہَکھ یہِ پارک بَنٲوِتھ پتہٕ حظ چھِکھ انٛدو کَران یہِ پوش رُوان انٛدو تہٕ چھِ یِمن پوش بَناوان تہٕ بَنان چھِ یِمہٕ پارکہٕ اَصلہِ تہٕ وَنہِ حظ چھِ وارِیاہ آز حظ چھِ عام طور سٲری بَناوان پارک برٛونٛہہ کالہِ ٲسۍ نہٕ بَناوان یِتھ کٔنۍ بنڈپوٗرِس منٛز پارک کِہیٖنۍ تہِ تَتہِ ٲسۍ آسان آنٛگن یلَے آز چھِ سارنٕے گٔنٛڈتھ تہٕ کٲنٛسہِ کانٛسہِ چھِ گنٛڈنَے تہٕ ٹیٖن ویٖن چھُ اَڑٮ۪ن دِتھ اَڑیو چھُ دٮ۪وار دِتمٕتۍ برٛونٛٹھ اوس آسان سورٕے یَلَے پارکہٕ وارکہٕ آس نہٕ آسان کِہیٖنۍ تہِ آز حظ چھُ وُن سٲری بنڈپوٗرِس منٛز تہِ بَنیمٕتۍ اَصٕل تہٕ کیٛازِ کہِ یَتھ گوٚو یہِ چینٛج زمانہٕ گوٚو چینٛج سہٕ گنٛدگی ہیٚژٕکھ نہٕ دوٗر ہیٚژٕکھ سۄ کَرٕنۍ اَمی چھِ لگاوان سبزار یہِ پارک بَناوان دَپان سبزٕے گوٚو یہِ چھُ دِوان شو اَتھ مَکانس چاہے اَڑٮ۪ن اَکھ پُہَر آسہِ چاہے زٕ پُہر آسن مگر پارک گَژھِ ضٔروٗری آسٕنۍ چاہے لۄکٕٹ آسہِ اَڑٮ۪ن پارک اَڑٮ۪ن چھِ آسان بٔڑ تہٕ یہِ چھِ بنٛڈپوٗرِس منٛز تہِ وۄنۍ ترقی ہیٚژمٕژ یہِ کہٕ خلکو کَرٕنۍ تہٕ اوٚتام ٲس نہٕ شوق پرٛانٮ۪ن ٲس نہٕ شوق کہِ پارک بناونس کِہیٖنۍ تِم ٲسۍ نہٕ سَنان اَتھ پارکہِ وارکہِ تِم ٲسۍ تھاوان اَنان گاسہٕ تَھاوان آنٛگنو مٔنٛزۍ یہِ تھاوان ہُہ تھاوان آز چھِنہٕ آز گَژھِ صاف صفٲیی روزٕنۍ تہٕ بیٚیہِ گژھنَکھ پارکہٕ آسنہِ تہٕ اَمی موٗجوٗب چھِ تِم پارک بَناوان صفٲیی تھاوان تہٕ مگر اَتھ پارکہِ چھُ اگر ژھۄٹھ کیٚنٛہہ پیٚیس مطلب یہِ چھُنہٕ نوٚن نیران کِہیٖنۍ تہِ اَمی موٗجوٗب چھِ یِم چھِ دَپان یہِ ہسا شو دِوان کُنہِ سات چھِ بیٚہوان تہِ اَتٮ۪تھ تہٕ شوقہٕ سان تَمی موٗجوٗب چھِ یہِ پارک بَناوان ہر کانٛہہ زاتھ پوشہٕ زٲژ وَنہِ ہیوٚتُن یہِ سارنی گامن منٛز پھٔہلُن مان ژٕ یِم بنڈپورِ دوٗر دوٗر چھِ روزان بالٲیی علاقن پٮ۪ٹھ چھِ روزان تِمو تہِ ہیٚژٕ پارکہٕ بَناونہِ زمانن کٔر ترقی تہٕ تِم تہِ چھِ پارکہٕ بَناوان پوش لاگان اَسہِ کَران فون پوش دِیِو ؤلِو یَتھ یِیو پوش لاگنہِ اَسہِ چھَنہٕ پَیی أسۍ چھِ گَژھان تِمن تہِ پوش لاگنہِ آ